کُلیٚن چھِ أسی پَنٛجہِ کَڑان تَمہِ سۭتۍ چھِ ژوٗنٛٹھۍ بڑھان تَتھ تَتھ تَمہِ سۭتۍ چھِ نیران تہِ ژوٗنٛٹھۍ تَمہِ اسہِ چھِ تَتھ پیٚوان محنت واریاہ کَرٕنۍ کیٛازِکہِ گۄڈٕ چھُ کُل نَرسٔری آسان پَتہٕ چھُ آسان ٲں پَتہٕ چھِس ترٛاوان پَتہٕ بَنان سُہ جنٛگلی جنٛگلی پَتہٕ چھِ تَتھ پیٚوان پَتہٕ پایونٛد کَرُن تہٕ ٲں پایونٛد کٔرِتھ چھِ تَتھ چھِ کانٛہہ کوالٹۍ أسۍ ترٛاوان سۭتۍ سۄ کُلوٗ ٲسِن سُہ ڈِلشَس ٲسِن سُہ بیٚیہِ کیٚنٛہہ وۄنۍ اسہِ چھِ پیٚوان کھاد ترٛاوٕنۍ تَتھ تَتھ چھِ اسہِ واریاہ سخٕت محنت گُہۍ کھاد پیٚوان ٲں کیٚلشم پیٚوان ترٛاوٕنۍ کا کیٚلشَم نایٹرٛیٹ پیٚوان ترٛاوٕنۍ تَتھ چھِ پیٚوان ترٛاوٕنۍ گُہۍ کھاد تَتھ چھِ پیٚوان ترٛاوٕنۍ ڈاے یوٗریہ پۄٹاش ٲں تَتھ چھِ پیٚوان ترٛاوٕنی بوجَر تَتھ چھِ واریاہ محنت پیٚوان کَرٕنۍ اسہِ چھِ واریاہ سُہ مان ژٕ واریاہ سخٕت چھِ اسہِ پیٚوان محنت تَتھ اَتھ پایداوار اَمے خٲطرٕ چھِ تَتھ پَنٛجہِ دَڑان تَتھ چھِ ٲں تَتھ چھِ پیٚوان واریاہ پَنٛجہِ چھِ تَتھ پیٚوان بَڑھاوٕنۍ تَتھ چھِ پیٚوان یِم ٲں تَتھ چھِ محنَت واریاہ پیٚوان اسہِ یِمَن چیٖزَن کَرٕنۍ تَمہِ علاوٕ چھِ أسۍ تَتھ مطلب ٲں ساڑَن سَتَن ساسَن چھِ بِیٛاکھ کھاد تہِ یِوان ییٚمہِ سٕتی تِم کُلی اصٕل صحتَس مَنٛز تہِ چھِ گَژھان تِتھ پٲٹھۍ چھُ ٲں تِمَن ٲں ژوٗنٛٹھیٚن ٲں رنٛگ تہِ کَھسان تِتھ پٲٹھۍ چھِ تِم ویٚٹھان تہِ تہٕ ٲں بیٚیہٕ چھِ أسی پنٛجہِ کَ نیٚبَر کَڑان تِم چھِ أسی اَمہ موٗجوٗب نیٚبَر کڑان تَمہِ سۭتی چھِ ژوٗنٛٹھۍ ہُران بیٚیہِ چھِ أسی ہیٚرٕ مطلب کُل یَلہٕ ترٛاوان تَمہِ سۭتی تہِ چھُ ژوٗنٹھیٚن ہُنٛد مطلب تعداد واریاہ زیادٕ ٲں گَژھان تہٕ تِتھ پٲٹھۍ چھِ أسی ہیٚکان مطلب پَنُن ٲں فٲید تتھ تُلِتھ